ییٚلہِ أسۍ لاگان چھِ کرکٹ یا کانحہہ تہِ گیم گنٛدٕنۍ تَمہِ سۭتۍ چھِ گَژھان کٲم یِم تہِ گامٕکۍ لُکھ چھِ آسان یعنی کہِ کرکٹ کھِلٲڑۍ تِم چھِ یِوان باقیو گامو پٮ۪ٹھ تہِ پتہٕ چھِ أسۍ اکھ أکِس لاگان زانُن تَتہِ کیٛازِ کرکٹ سۭتۍ چھِ اَسہِ گَژھان پانہٕ ؤنۍ اکھ سوشل پانہٕ ؤنۍ سمٲجی اکھ انٹٮ۪رٮ۪کشن چھِ گَژھان أسۍ چھِ پانہٕ ؤنۍ ہٮ۪کان زٲنِتھ تہِ پتہٕ چھِ أسۍ تمہِ کِنۍ ہٮ۪کان اکھ فرٮ۪نڈشٕپ تہِ پانہٕ ؤنۍ گٔژھِتھ تہٕ یعنی کہِ اگر أسۍ ونو أسۍ ٲسی پَرُس اکھ چہِ مےٚ چھِ اکھ اٮ۪گزامپٕل یِتھ کٲنہِ اَسہِ اوس میچ اوس اَسہِ بیٚکِس گامس سۭتۍ تہٕ تَتہِ گٔے کٲم تِم زانہٕ ہکھ نہٕ بہٕ کِہیٖنۍ تہِ اَسہِ کٔر ییٚلہِ اَسہِ پانہٕ ؤنۍ گیُنٛد تہٕ تتھ منٛز گیُنٛد أکۍ اَصٕل تہٕ تتھ کٔنۍ پیوٚ پتہٕ اَسہِ پانہٕ ؤنۍ گٔے تٔمس سۭتۍ فرٮ۪نٛڈشٕپ تہٕ مطلب گیم سہٕ گیمہِ سۭتۍ چھُ اکھ فرٮ۪نڈشٕپ گَژھان یا سوشل انٛٹرٮ۪کشن چھِ گَژھان پانہٕ ؤنۍ اکھ أکِس چھِ لاگان زانُ زانُن أسۍ تہٕ اِتھ کٔنۍ چھُ اکھ انٹرٮ۪کشن گژھان تہٕ أسۍ چھِ ہٮ۪کان پانہٕ ؤنۍ زٲنِتھ تہٕ گیمو سۭتۍ چھُ وارِیاہ اکھ بٮ۪نہِ فِٹ مِلان ییٚمہِ ساتہٕ أسۍ پانہٕ ؤنۍ گامٕکۍ لُکھ چھِ گامٕکۍ یِم کرکٹ کھِلٲڑۍ چھِ پانہٕ ؤنۍ گِنٛدان تہٕ اگر أسۍ وٕچھان چھِ وارِیاہ چھِ زانان کانٛہہ اگر اَصٕل کھِلٲڑۍ چھُ آسان تٔمِس چھِ سٲری لُکھ زانان کیٛازِ کہِ سُہ چھُ آسان اَصٕل کِھلٲڑۍ تٔمِس چھُ آسان تٔمِس چھُ آسان اَصٕل گنٛدمُت تٔمِس چھِ زانان سٲری لُکھ تہٕ تٔمِس چھِ مطلب تِتھ کٔنۍ اکھ فیم یعنی کہِ سُہ چھُ مشہوٗر گَژھان تہِ تٔمِس چھِ یعنی کہِ زانان تِتھ کٔنۍ لُکھ وارِیاہ مطلب یِہوے چھُ مطلب اکھ فٲیدٕ چھُ یِتھ کٔنۍ نہِ اکھ أکِس لُک اکھ مطلب أسۍ چھِ پانہٕ ؤنۍ ہٮ۪کان زٲنِتھ گیمزن سۭتۍ یُس لڑکہٕ اگر أسۍ مانو گیمہٕ زٕ گنٛدِنہٕ کِہیٖنۍ تہٕ تٔمِس چھِ نہٕ تیٖتیٛاہ زانان یُس اکھ لڑکہٕ یعنی کہِ گیمہِ گنٛدِ چاہیے کرکٹ ٲسۍ تن چاہیے کیٚنٛہہ تہٕ ٲسۍ تن تٔمِس چھِ اکھ سوشل اِنٹررٮ۪کشن بڑان تمہِ سُنٛد سٔرکٕل فرٮ۪نٛڈ سٔرکٕل پاقٕے چیٖز چھِ وارِیاہ چھِ بڑان تٔمِس تٔمِس چھِ یعنی کہِ سماجس منٛز رسپٮ۪کٹ مِلان چھِ تٔمِس عزت چھِ مِلان تٔمِس تَمہِ سۭتۍ چھِ تٔمِس اکھ زان مِلان اگر اکھ کھِلٲڑۍ اَصٕل چھِ گِنٛدان تہٕ ہِہوے چھُ اکھ فٲیدٕ ییٚمہِ سۭتۍ سوشل یعنی کہِ سوشل انٛٹرٮ۪کشن چھُ زیادٕ زیادٕ گَژھان لُکن سۭتۍ چھُ زانُن وۄتھُن بَہُن چھُ زیادٕ زیادٕ گَژھان یعنی کہِ گیمہٕ گِنٛدٕنہٕ سۭتۍ چاہیے سُہ گنٛدتن گامس منٛزچاہیے سُہ لوکلس منٛز گنٛدن چاہیے سُہ یعنی کہِ لوکل نٮ۪بر تہِ گنٛدتن ہر کٲنٛسہِ چھِ یعنی کہِ زانُن زیادٕ زیادٕ گَژھان سوشل اِنٛٹرٮ۪کشن چھُ زیادٕ گَژھان یِمَے یِمَے چیٖزٕ چھِ بڑان مطلب فٲیدٕ چھُ وارِیاہ مِلان گیمہٕ گِنٛدٕنہٕ سۭتۍ یعنی کہِ یِتھ کٔنۍ اَسہٕ وٕچھِ سوشل اِنٛٹرٮ۪شن چھُ بڑان تہٕ